حَتہِ حظ آز حظ چھُ بانہٕ چھلان أتی چھِ کِچنس منٛز چھلان صابنہِ سۭتۍ بانہٕ وٕشرِ آبہٕ سۭتۍ بانہٕ تہٕ چھلان حظ أسۍ حظ ٲسۍ نیران برونٹھ بانہِ چھلنہِ ہور یارٕبل تتٮ۪ن ٲسۍ اَسہِ سوٗسٮ۪کہِ مۄٹھاہ تُلان گاسہٕ تھوٚپا تُلان دِوان ٲسۍ یِمن بانن کَران ٲسۍ چمکان ٲسی بانہٕ تہٕ أتی ٲسۍ کَران دربارا وربارا تہِ یِمن یارٕبل کاکہٕ نٮ۪ن سۭتۍ آسہٕ وارِیاہ زنہِ آسان أسۍ تَتہِ کران ٲس دربارا وربارا تہِ أتی اوس دِل تہِ گَژھان خۄش تَمہِ سۭتۍ تہٕ دٮ۪ماغہٕ منٛز اوس ژلان یہِ اگر کیٚنٛہہ پریشٲنی آسہِ ہا دٮ۪ماغس منٛز یہِ تہِ آسہِ ژلان آز حظ چھِ أنٛدٕر کِنی أنٛدٕر کِنی کَران ییٚمہِ سۭتۍ صحتس پٮ۪ٹھ تہِ ووت اثر ہُتھ پٲٹھۍ ٲسۍ روزان صحت تہِ ٹھیٖک بیٚیہِ اوس نہٕ تران فِکری کپٲرۍ ٲسۍ یہِ کٲم کَران کیٛاہ ٲسۍ کراوان اکھ ٲسۍ کَران گَرٕچ کٲم تہِ بیٚیہِ ٲسۍ زٔمیٖدٲری تہِ کَران بیٚیہِ اوس نہٕ آب تہِ انٛدر کِہیٖنۍ آب تہِ ٲسۍ اورے ساران نکھن پٮ۪ٹھ فیٚکٮ۪ن پٮ۪ٹھ أسۍ آب تہِ ساران اورے تہٕ آرام سان ٲسۍ خۄش تہٕ خۄش حال پٲٹھۍ آسان وَنہِ حظ چھِ أنٛدٕرِ کِنی أنٛدٕر کِنی سورُے تہٕ پریشانی تہِ زیادٕ زیادٕ تَمہِ سۭتۍ وَژھ مَژٕ مَزٕ حظ ٲسۍ لِوان تراوان ٲسۍ رب میٚژ بالٹیٖنن منٛز أتی ٲسۍ لِوان دانن تہِ ٲسۍ لِوان زالُن تہِ ٲسۍ اُگُن ٲسی زالان بۄنہٕ دانن رنان ٲسۍ تتھ پٮ۪ٹھ پتہٕ ٲسۍ چھلان چھۄکان لِوان ٲسۍ تہٕ بانن تہِ ٲسۍ نیٚبٕر کِنۍ ہُر دِوان رنان کَران ٲسۍ یہِ بتہٕ والان ٲسۍ دانہٕ پٮ۪ٹھ پتھر أتی ٲسۍ تِمن بانن دِوان ہُر نیٚبٕر کِنۍ کھلان ٲسۍ تِم لیٚجہِ اَصۭل پٲٹھۍ ہیور تَتِنس ٲسۍ پتہٕ شیٚران مبالان نپہٕ نپہٕ ٲسۍ تِم بانہٕ آسان کَران آز نَہ حظ چھُنہٕ تَران فِکری آز چھُ ہیٖٹر نٕے پٮ۪ٹھ پٮ۪وان تیار کَرُن نۄ چھُ آسان کھیوٚن لایق نۄ چھُ آسان چھیوٚن لایق ہُتھ پٲٹھۍ اوس سا سا بڑٕ مزٕ دار شوٗب دار اصٕل پٲٹھۍ اتھٕ خۄر تہِ ٲسۍ ٹھیٖک سورُے ٲسۍ ٹھیٖک گاو تہِ ٲسۍ آسان گَرٕک دَہ بٲژ تہِ ٲسۍ آسان ٹٮ۪بہٕ تہِ ٲسۍ دِوان تہٕ کانٛہہ کٲم